اسلامُ علیکُم چوٗنٛکہِ أزکِس موضوٗوَس پیٚٹھ کَرو أسۍ کَتھ یہِ موضوع چھُ کہِ ٹیکنالجی ہٕنٛز ترقی سۭتۍ کِتھ پٲنٛٹھۍ چھِ أکِس اِنسان سٕنٛز زندگی بدلَن چوٗنٛکہِ أسۍ چھِ زانن کہِ یُس برونٛہہ کالہِ اِنسان اوس ییٚمِس نہٕ یہِ ٹیکنالجی ایویلیبٕل ٲس اَمہِ بونٛٹھ کینٛہہ یۄس وٕنکیٚن أکِس دورِ حازرِکِس اِنسانَس ایویلیبٕل چھِ تٔمِس اوس ساروی کھۄتہٕ بٔڑ بار یُس گۄڈنیُک کَرٕ بہٕ بدلاوُک بدلاوُک گۄڈنیُک پہلو یُس بہٕ بیان کَرٕ سُہ چھُ وقتٕچ بَچتھ چوٗنٛکہِ یُس برونٛہہ کالہِ ہُنٛد اِنسان اوس تٔمِس اوس تِمنٕے کامیٚن منٛز یِمَن کامیٚن منٛز آز اَسہِ کَم وقت چھُ صَرف گژھن اَمہِ ٹیکنالجی ہٕنٛز ترقی کہِ وجہ سۭتۍ تٔمِس اوس اَتھ منٛز واریاہ وقت گژھن صرف چاہے سُہ فصل وۄپداوُن اوس چاہے سُہ بازر گٔژھِتھ سیُن اَنُن اوس چاہے سُہ بازر گٔژھِتھ باقٕے چیٖز اَنُن اوس چاہے سُہ أمِس خٔریٖد فروختُک یا مۄلہٕ باوُک کانٛہہ چیٖز اوس یا مۄلہٕ باوُک کانٛہہ پہلو اوس یا اَمہِ باوجوٗد وَنہٕ بہٕ کہِ کُنہِ جایہِ أمِس باقٕے کامہِ آسہٕ کٲنٛسہِ ٲسٕس پونٛسہٕ آسَن دِنۍ کٲنٛسہِ ٲسۍ پونٛسہٕ آسَن ہیٚنۍ تِم سارے کامہِ گٔے وٕنکیٚن اَمہِ ٹیٚکنالجی کہِ وجہ سۭتۍ واریاہ جلد گوٚو تِم اَسہِ نِش حٲصِل کہِ چوٗنٛکہِ امہِ سۭتۍ بَچوو وٕنکیٚن کِس اِنسانَس واریاہ وقت گۄڈٕنیٚتھ یُس مےٚ گۄڈنیُٚک پہلو مےٚ کوٚر وقتٕچ بَچَتھ چھِ اَمہِ سۭتۍ دۄہَس دوٚیِم کَتھ وَنہٕ بہٕ یہِ کہِ اَتھ منٛز گٔے واریاہ اِنسانَس سہوٗلیت فرٲیم امہِ ٹیٚکنالجی ہِنٛزِ ترقی کہِ وجہ سۭتۍ گٔے انسانَس واریاہ سہوٗلیت ونکیٚن امہِ سۭتۍ فرٲمۍ چاہے تِم سہوٗلیتن منٛز أمِس گرِ بِہِتھ شاپِنٛگ کرٕنۍ چھا أمِس گرِ بِہِتھ خریٖد فروخت کرٕنۍ چھا أمِس گرِ بِہِتھ علم حٲصِل کرُن چھا أمِس گرِ بِہِتھ سیر و تفری منٛز گۄڈنیٚتھ پَتہٕ تتہِ سیر یہِ کُنہِ جایہِ اگر کانٛہہ اِنسان سیر و تفری خٲطرٕ گژھن چھُ یہِ چھُ گَرے بِہِتھ کۄڈنیٚتھ تھاوَن ہوٹل تَتہِ بُک کٔرِتھ گۄڈٕنیٚتھ تھاوَن تَمہِ ہوٹلُک پیمنٹ اَدا کٔرِتھ یا باقٕے چیٖز ییٚمِس لگن چھِ یہِ چھُ گرِ بِہِتھ اَمہِ ٹیکنالجی ہِنٛدِ ترقی کہِ وجہ سۭتۍ یِم سارے کامہِ گَرِ بِہِتھ وٕنکیٚن اِنسان یَتھ خٲطرٕ برونٛہہ کالہِ کِس اِنسانَس اوس پیٚوَن واریاہ جتن کرُن واریاہ کوٗشِش کرٕنۍ واریاہ جُستجوٗ ٲس تٔمس پیٚوان کَرٕنۍ تتھ تَمہِ باوجوٗد تَتھ اَتھ اَتھ امہِ کِس کَمپیرزنَس منٛز چھُ وٕنکیٚن کِس اِنسانَس یِم واریاہ سہوٗلیت امہِ پھرٲے اَمہِ ٹیکنالجی ہٕنٛدۍ ترقی کہِ وجہ سۭتۍ چوٗنٛکہِ پٔٹِکیوٗلَر چھُ اتھ اتھ موضوٗوَس منٛز اسہِ کہِ سمارٹ فون تہٕ اِنٹرنیٹ کٕمَن چیٖزَن خٲطرٕ چھِ أسۍ یہِ استعمال کرن یتھ منٛز زَن مےٚ آلریڈی کوٚر کینٛہہ امہِ بونٛٹھ کوٚر مے بیان اتھ مُتعلق کہِ أسۍ چھِ یہِ فون پنُن استعمال کرن وُنکیٚن چاہے اسہِ گرِ بِہِتھ شاپنگ کران چھِ آسان چاہے گرِ بِہِتھ اسہِ کانٛہہ خٔریٖدٲری چھا کرٕنۍ آسن چاہے گرِ بِہِتھ آسہِ وُنکیٚن آنلاین کلاسُو کہِ وجہ سۭتۍ علم حٲصِل کران چھ آسن یا اَسہِ سیر و تفری منٛز پَنٕنۍ ہوٹل بُکِنٛگ چھِ آسن کَرٕنۍ یا کٲنٛسہِ پونٛسہٕ دِنۍ چھِ آسن یا کٲنٛسہِ پونٛسہٕ رَٹٕنۍ چھِ آسن وٕنکیٚن کِس وقتَس منٛز چھُ نہٕ پیٚوَان اَسہِ تٔمِس اِنسانَس سَمکھنٕچ ضوٚرَتھ تہِ پیٚوان کِہیٖنۍ چوٗنٛکہِ آنلاین یَتھ أسۍ وَنان چھِ وٕنکیٚن کہِ آنلاین زمان ہسا آو وٕنکیٚن ہسا چھِ گرِ بِہِتھ پونٛسہٕ ہیٚکَن ترٛٲیِتھ تہِ کٲنٛسہِ پونٛسہٕ ہیٚکَن رٔٹِتھ تہِ کٲنٛسہِ شاپِنٛگ ہیٚکَن گَرِ بِہِتھ کٔرِتھ سُہ چھُ واتُن تۄہہِ چیٖز گَرٕ پَنُن یا بینٛکِنٛگ ہُنٛد سامان بیٚنٛکِنٛگ ہُنٛد فیسَلٹیٖز یِم چھِ تِم چھِ گرِ بِہِتھ اکھ اِنسان اَمہِ سمارٹ فون پیٚٹھ ہیٚکان کٔرِتھ چاہے بونٛٹھ اوس برونٛہہ کالہِ اوس نہٕ یہِ کہِ گرِ بِہِتھ اوس کانٛہہ چیٖزا تیُتھ آسان یتھ پیٚٹھ بِہِتھ اوس اِنسان دِیٖہہَ کٕلاس امہِ موٗجُب اوس پیٚوان گژھُن سکوٗل اوس پیٚوان گژھُن یا باقٕے چوٗنٛکہِ اَسہِ چھُ پَتہ کینٛہہ وقت برونٛٹھ آو اَسہِ پوٗرٕ اِنسان یَتَس پیٚٹھ اکھ مُصیٖبت کووِڈ ناینٹیٖنُک تَمہِ تَتھ تَتھ تَمہِ مُصیٖبت کہِ باوجوٗد روٗدٕ علمُک یہِ رہروی روٗز علمُک یہِ علم حٲصِل کَرنُک تہٕ دِنُک یہِ سِلسِل روٗد جٲری اَمہِ سماٹ فون کہِ وجہ سۭتۍ آنلاین کلاسز روٗد جٲری شُریو کوٚر علم حٲصِل اُستادو دیُت پَنُن علم کوٚر برونٛٹھ پَکنو یِمو یہِ امہِ اَمہِ آنلاین کلاسو تھروٗ یہِ تہِ چھُ وٕنکیٚن کہِ وقتہٕ امہِ سماٹ فونُک اکھ بوٚڑ بارٕ استعمال یا یا أسۍ وَنو ٹیکنالجی ما یَتھ آلریڈی ووٚن مےٚ باقٕے اِنسان سُنٛد صُبحن ؤتھِتھ پیٚٹھ شامَن شوٚنٛگنَس تام چھُ ہر کانٛہہ چیٖز أمۍ سُنٛد چھُ امہِ ٹیکنالجی سۭتۍ ؤلِتھ اَمہِ سماٹ فون سۭتۍ ؤلِتھ صُبَن وۄتھنہٕ پیٚٹھ شامَن شۄنٛگنَس تام چاہے یہِ دۄہ صُبحن ؤتھِتھ گۄڈنیٚتھ اَتہِ امہِ پیٚٹھ دُنہِچ خبرٕ چھا پران یا پَنُن کٲم چھےٚ شروٗع لاگان امے پیٚٹھ کَرٕنۍ یا آنلاین بِہِتھ چھا پَنٕنۍ باقین پَنٕنۍ سٔروِسز دِوان آنلاین کٕلاینٛٹٕس منٛز چھا سٔروِس دِوان یا یہِ گرٕ وٲتِتھ یا یا دۄہلہِ باقٕے اَمہِ پیٚٹھ ایٚنجایمینٹُک یا رِکریشنُک یا باقیل پٔرپزَن خٲطرٕ یا یا ویٖڈیو سٔرفِنٛگ خٲطرٕ یا باقین چیٖزَن خٲطرٕ چھُ امہِ فونُک اِستعمال کران تہٕ چوٗنٛکہِ اِنسان چھُ وٕنکیٚن اَمہِ فون سۭتۍ ہر رنٛگہٕ گرِتھ ہر رَنٛگہٕ ؤلِتھ امہِ فون کہِ امیُک امیُک اِستعمال امیُک استعمال چھِ یِم امِکۍ فٲیدٕ چھِ تِم چھِ اکھ اِنسان اَمیُک فٲیدٕ تُلان تہٕ یہِ چھُ کینٛہہ اَتھ ٹیکنالجی ہِنٛدِس ترقی ہٕنٛدۍ ترقی پیٚٹھ کٕتھ پٲنٛٹھۍ بدلے أکِس اِنسان سٕنٛز زِندگی تہٕ بیٚیہِ کینٛہہ کٕمَن چیٖزَن خٲطرٕ چھِ أسۍ یہِ سماٹ فون تہٕ اِنٹرنیٹ استعمال کران